ہٮ۪لو اسلام علیکُم ہاں تُہۍ چھُو ٹھیٖک گَرِ چھُو سٲری ٹھیٖک اۭں ژٕ وَن اَصٕل پٲٹھۍ ژٕ وَن مےٚ ژٕ چھَکھ نَہ یِوان یور ہَفتَس منٛز مےٚ یِتھ کٔنٮ۪تھ کٲم کَرنہِ دۄن دۄہَن ژٕ کَرَکھ کٲم ژٕ یِکھ وۄنۍ اٮ۪کٕسٹرٛا دۄن دۄہَن مےٚ ویٖکٮ۪نٛڈَن پٮ۪ٹھ مَہ یہِ مےٚ ژٕ زٕ دۄیہِ لٹہِ علاوٕ ٹھیٖک چھےٚ ژٕ چھَکھٕ تَتھ منٛز رٔڈی وۄنۍ کوٗتاہ گژھی ژےٚ آسُن تَتھ تَنخواہ وۄنۍ کوٗتاہ بَڑاو وَنے چھی ژےٚ سٮ۪ٹھاہ توتہِ کوٗتاہ گوٚژھُے وۄنۍ آسُن ژٕ وَن توتہِ سُہ چھُ زیادٕ گژھان توتہِ کَرُس وۄنۍ کیٚنٛہہ کَم تہٕ سُہ چھُ گژھان زیادٕ تَتھ منٛز چھُے نَہ مگر باقٕے تَتھ منٛز چھُے ڈُوُن تہِ رَنُن وَنُن چھَلُن چھَکُن چھُے سورُے کَرُن ژےٚ پانَے آ تَتھ منٛز چھُ ٹھیٖک چلو بہٕ ٲس سَے ژےٚ یِتھ کٔنٮ۪تھ دِوان نِوان سَتھ ساس رۄپیہِ وَنۍ بَڑاوَے بہٕ ژےٚ یہِ اَتھ رۄپیَس زٕ ساس تہٕ نَو ساس رۄپیہِ دِمَے بہٕ دَہ ساس سُہ چھُ مےٚ زیادٕ گژھان دَہ ساس نَہ نَہ مےٚ چھِنَہ مَجبوٗری بہٕ کیٛاہ ہٮ۪کہٕ کٔرِتھ اَگر نہٕ مےٚ مَجبوٗری آسہِ ہا تہٕ بہٕ مَہ وَنہٕ ۂے تیٚلہِ ژےٚ ژٕ کَر بیٚیہِ زٕ دۄہ دَہ ساس چھِنَہ مَہ دَہ ساس چلو وۄنۍ چھِ اَکھ چیٖز دَہ چھِم گژھان زیادٕ تیٚلہِ کَر ژٕ وۄنۍ بیٛاکھ چیٖز کٲم تیٚلہِ کَر ژٕ دَہَن ساسَن منٛز یہِ تیٚلہِ ژٕ پانٛژَن دۄہَن تَتھ بَڑاو بیٚیہِ اَکھ دۄہ مطلب اِتھ کٔنۍ چھَکھ نَہ ژٕ یِوان ژٔندٕوار بوموار وۄنۍ یِکھ بودوارِ دۄہ جمعہ ہَس تانٮ۪تھ بَرابَر تہٕ تیٚلہِ ہٮ۪کَے بہٕ دَہ ساس دِتھ اِتھ کٔنٮ۪تھ گژھنہٕ نَتہٕ کِہیٖنۍ نہٕ بیٚیہِ چھُے وۄنۍ اَکھ چیٖز کَرٕنۍ کٲم بیٚیہِ چھِ یُن صُبحن سُلی تٔمِس چھِ پٮ۪وان صُبحٲے سُلی نیرُن تہٕ ژٕ گٔژھٕکھ واتٕنۍ ٲٹھ بَجے یور ٲٹھِ بَجَن پٮ۪ٹھ پَتہٕ یوٚتامَتھ أسۍ یِمو توٚتانۍ چھُے ژےٚ بِہُن بَتہٕ تہِ چھُے رَنُن سورُے چھُے کَرُن پانَے بیٚیہِ ؤژھ یَتھ وۄنۍ تۭر تہِ وۄنۍ چھی یہِ تہِ تھاوُن بُلووَر وغیرہ تِم تہِ چھی والٕنۍ تھوڑا صفٲیی تہِ چھے کَرٕنۍ ونٛدُک چھُ ونٛدُک چھُ کَرُن آیٹَم بَرابَر ٹھیٖک چھےٚ ٹھیٖک چھُ پَگاہ ییٖزِ تیٚلہِ ٲٹھِ بَجہِ ہَہ چلو ٹھیٖک یِنہٕ پَگاہ یِکھ نہٕ بہٕ ترٛاوَتھ نہٕ پَتہٕ چلو ٹھیٖک چھُ تیٚلہِ